مےٚ اوس دۄہَے اَخبار وول ترٛاوان ییٚتہِ گرٛیٹَر کَشمیٖر گرٛیٹَر کَشمیٖر اَخبار یُس مےٚ واریاہ زیادٕ پَسنٛد چھِ کیٛازکہِ تَتھ پٮ۪ٹھ یہِ تَمام تازٕ تازٕ خبرٕ آسان بیٚیہِ چھِ تَتھ پٮ۪ٹھ آسان اَصٕل پٲٹھۍ ہؠڈلاینہٕ دِتھ کہِ کِتھ پٲٹھۍ کٔمۍ خَبرِ مُتعلِق کیٛاہ چھِ سُہ چھِ تَتھ پٮ۪ٹھ سورُے کینٛہہ میلان سَپوٹسَس گِنٛدنَس کھیل کوٗدکِس بارَس منٛز چھِ اَلگ آسان یِم تازٕ تازٕ خبرٕ چھِ آسان تِمَن بارَس منٛز اَلگ آسان آٹکِس بارس منٛز اَلگ آسان تہٕ پیج آسان تَتھ اَلگ اَلگ سورُے دِتھ بٕہ ٲسٕس سورُے پَران سُہ وَنہِ اوس اوترٕ اَخبار وول تٔمِس وۆن مےٚ گرٛیٹَر کَشمیٖر اوس نہٕ تٔمِس مَکلیمٕتۍ تہٕ تٔمۍ دیُت مےٚ سریٖنَگَر ٹایمٕز سُہ اَخبار چھِ بیٛاکھ تہٕ سُہ تہِ پۆر مےٚ سُہ تہِ چھِ واریاہ زیادٕ اَصٕل تَتھ پٮ۪ٹھ تہِ چھِ خبرَن ہُنٛد سورُے دِتھ تہٕ کیٛاہ چھِ اَتھ وَنان تَتھ پٮ۪ٹھ تہِ چھِ واریاہ زیادٕ اَصٕل پٲٹھۍ خبرٕ آسان دِتھ مَگر گرٛیٹَر کَشمیٖر یُس چھِ تَتھ چھِ آسان شےٚ سَتھ پیج یَتھ پٮ۪ٹھ سارے خبرٕ اَلگ اَلگ چھِ دِتھ مَگر یُس سریٖنَگر ٹایمٕز چھِ تَتھ پٮ۪ٹھ چھِنہٕ اَلگ اَلگ آسان دِتھ کینٛہہ تَتہِ چھِ آسان أکۍسٕے پیجَس پٮ۪ٹھ رَل خبرٕ دِتھ تَتہِ چھِنہٕ آسان اِنسانَس میلان اَلگ اَلگ وٕچھُن کینٛہہ تَتہِ چھِ میلان سورُے ٲکۍسٕے جایہِ تَتھ چھِ ژور وَرق ٹوٹَل ژور وَرقَن ہُنٛد اَخبار تَتھ پٮ۪ٹھ چھِ آسان ژورَن وَرقَن پٮ۪ٹھ سورُے کینٛہہ دِتھ ہُتھ چھِ شےٚ سَتھ وَرَق آسان یَتھ پٮ۪ٹھ اِنسانَس اَلگ اَلگ وٕچھنَس چھِ موقعہٕ میلان کہِ خبَر سَمجنٕچ موقہٕ چھِ میلان تِمَن دۆن منٛز چھِ یُتُے ڈِفرَنٕس نَتہِ چھِ آسان خبر ہِشی دِتھ